پَنُن گَرٕ صاف کَرنہٕ باپَتھ چھِ أسۍ یوٗز کَران ڈِٹٲرجَنٛٹٕس یا مَلٹِپُل ٹایپٕس آف کٔلیٖنَر یِمَو سۭتۍ زَن سون ہاوُس سینیٹایِز چھُ روزان کَو ڈَنٛگ یِم زَن فُلورَس پٮ۪ٹھ اِستعمال کران چھِ تَتھ منٛز چھِ ہِنٛدوٗ لُکھ یِوان تِکیٛازِ تِہِنٛدِ باپَتھ چھُ کَو ڈَنٛگ واریاہ زیادٕ سِکیڈ ماننہٕ یِوان تہٕ تِم چھِ گٲو ہٕنٛز پوٗجا کَران تہٕ تِہِنٛدِ باپَتھ چھِ یہِ اَکھ اَصٕل چیٖز تہٕ تِم چھِ پَنُن گَرٕ کَو ڈَنٛگ سۭتۍ اوٕ سبہٕ صاف کَران تِکیٛازِ تِہُنٛد مانُن چھِ زِ امہِ سۭتۍ چھِ گَرَس منٛز برکَت یِوان تہٕ چھُکھ پَنُن اَکھ روٲیتی طور طریٖقہٕ